سٲنۍ یُس عِبادَت چھِ اَتھ منٛز چھِنہٕ کٕہٕنٛۍ رٮ۪واج شٲمِل سٲنۍ عبادت چھِ أکِس مُسلمان سٕنٛز حیثیت یہِ چھُ فرض اَسہِ پٮ۪ٹھ أسۍ چھِ عبادت کَران أسۍ چھِ اللہ تعالیٰ سٕنٛز رَضامٔنٛدی موٗجوٗب عِبادت کَران أسۍ چھِ اللہ تعالیٰ رٲضۍ کَرنہٕ موٗجوٗب عبادَت کَران پَنٕنٮ۪ن گۄنہَن ہٕنٛز بخشٲیش کَران تہٕ سۄ رٲضۍ کران پَنٕنۍ عمال اَصٕل بَناونُک ہدایت مَنٛگان تہٕ پَنٕنۍ وَتھ صاف بَناونُک ہِدایت منٛگان سانہِ عِبادتہِ منٛز چھِنہٕ کٕہٕنٛۍ رٮ۪واج شٲمِل آسان تِکیٛازِ یُس أسۍ عبادَت چھِ کَران یہِ چھِ اللہ تعالیٰ ہن اَسہِ پٮ۪ٹھ فرض کٔرمٕژ تہٕ اَتھ منٛز چھُنہٕ کانٛہہ تہِ رٮ۪واج شٲمِل یہِ چھُ بَس اللہ تعالیٰ یہِ چھُ اللہ تعالیٰ ہن اَسہِ پٮ۪ٹھ فرض کوٚرمُت تہٕ أسۍ ہٮ۪کو نہٕ فرضہٕ نِش دست بردار گٔژھِتھ کِہیٖنٛۍ اَسہِ چھُ یہِ فرض کُنہِ تہِ حالتَس منٛز نِباوُن چاہے کُس تہِ پریشٲنی ٲسِنۍ کُس تہِ مُشکِل ٲسِن اَسہِ چھُنہٕ یہِ فرٕض ترٛاوُن کِہیٖنٛۍ تہٕ اَتھ منٛز چھنہٕ کانٛہہ تہِ رٮ۪واج اہمیِت تھاوان کِہیٖنٛۍ نہٕ